سٲنِس باغَس منٛز چھِ واریاہ چیٖز کھَسان سَبزی چھِ کھَسان پوش چھِ کھَسان چھِ أسۍ وۄپداوان أسۍ چھِ اَلہٕ چھِ کھَسان واریاہ اَلہٕ ہاکھ ٲلوٕ یِم أسۍ سَبزی چھِ کَران کٲم وۄپداوان چھِ أسۍ چھِ تِمَن کٲم کَران تِم چھِ أسۍ رَنان سیٖزنٔلی چھِ أسۍ اَسہِ چھُ یہِ اَسہِ سبزی بَنان چھِ أسۍ چھِ تَمی حِساب سۄ رَنان کَران کھٮ۪وان سۄ چھِ تِتھَے پٲٹھی فار اٮ۪گزامپٕل پوش تہِ چھِ سٲنِس منٛز وۄپدان تِم واریاہ قٕسٕم پوش کُلۍ وُلۍ یِم اَسہِ کھَسان چھِ سٲنِس گاڈنَس منٛز أسۍ چھِ وَنان تَتھ تَتھ منٛز چھِ أسۍ وَنان أسۍ چھِ نیران یا چھِ أسۍ شامنَس ہٮ۪کان نیٖرِتھ نٮ۪بَر تہِ تَتھ گاڈنَس منٛز چھِ أسۍ بیٚہوان چایَہ وایَہ چھِ چٮ۪وان تَتٮ۪تھ ترٛاوان شیٖٹَہ ویٖٹَہ یہِ تہٕ تٔتی چھِ بیٚہوان تا تاکہِ اَسہِ گوٚژھ خۄش ماحول روزُن أسۍ گٔژھۍ تَتھ منٛز سون سٕٹرَس گوٚژھ کَم گژھُن تَمہِ کہِ وجہ سۭتۍ یِتھ پٲٹھۍ چھُ خۄش گَژھان مُشُک چھِ آسان کُلٮ۪ن ہُنٛدۍ پوشَن ہُنٛدۍ اَصٕل اَصٕل مُشُک تہٕ کُنہِ ساتہٕ چھِ أسۍ یَژھان أسۍ چھِ یِم پوشہٕ کُلۍ ووشہٕ کُلۍ تھاوان أنٛدرٕ کُٹھِس منٛز تہِ تاکہِ اَکھ کُٹھ سون یُس چھُ یہِ اَتھ گٔژھ سُہ اَمیُک مُشک مُشکٕنٛۍدار گٔژھ آسٕنۍ اَسہِ أنٛدۍ پٔتۍ أسۍ گٔژھۍ مُشُک ہیٚنۍ یہِ گوٚژھ اَسہِ خٲطرٕ واریاہ اَسہِ رٕلٮ۪کٕس کَران چھُ اَسہِ سٕٹرٛس چھُ اَسہِ کَم کَران واریاہ واریاہ چیٖز چھِ سبزی تہِ چھِ أسۍ اَمہِ موٗجوٗب کَران وَوان تاکہِ اَسہِ گٔژھ یہِ فاریاہ فٲیدٕ یِمَن ہُنٛدۍ مِلُن